ٲٹھ طٔریٖقہٕ یس بہٕ ٹٮ۪نتھَس پاس نَو مارٕچ گٔیَس بہٕ ٹُوٮ۪لتھَس پاس نَو تٲریٖخ زایے میٛانہِ بیٚنہِ نَو جُلاے زایے میٛانہِ بیٚنہِ نیُک اَرداہ تٲریٖخ اوس میٲنِس بٲیِس خانٛدَر وُہ تٲریٖخ گژھِ میون والِد صٲب رِٹایر